السلام علیکم ورحمتُہ اللہ تعالیٰ وبرکاتہ سٲنِس ایریاہَس منٛز حظ اوس واریاہَن شوق یہِ اِنجیٖنٔرِنٛگ کَرنُک تہٕ مےٚ تہِ اوس واریاہ شوق مگر مےٚ گٔے پَتہٕ گَرِکۍ حالت خراب گَرِکۍ حالت روٗدۍ نہٕ ٹھیٖک کینٛہہ مگر مےٚ حظ چھُ دوس اَکھ تٔمۍ کٔر اِنجیٖنرِنٛگ سُہ چھُ مطلب کانٛہہ تہِ کَتھ کَران سُہ چھُ ہٮ۪کان اَصٕل پٲٹھۍ اِنٛگلِش چھِ پٲٹھۍ کَتھ کٔرِتھ تہٕ واریاہ ییٚلہِ مےٚ سُہ وُچھ واریاہ مطلب پَشتوو مےٚ مےٚ دوٚپ ہاے اگر بہٕ تہِ آ مےٚ تہِ آسہِ ہا أمِس سۭتۍ پوٚرمُت تہٕ بہٕ تہِ آسہٕ ہا وٕنۍکٮ۪ن أمۍ سٕنٛدِ پٲٹھۍ تہٕ مگر بہٕ چھُس واریاہ وٮ۪لکَم کَران تٔمِس تٔمۍ کٔر واریاہ محنت تہٕ مگر گۄڈٕ اوس نہٕ تٔمِس تیوٗت شوق کینٛہہ یوٗتاہ مےٚ اوس شوق مگر وۄنہِ مےٚ روٗدۍ نہٕ گرِ تہِ گرِکۍ حالت ٹھیٖک کینٛہہ نتہٕ آسہِ ہا مےٚ یہِ اَصٕل پٲٹھۍ یہِ کورٕس کوٚرمُت تہٕ تٔمۍ سٕنٛز یِم پرٛوڈَکٹ چھِ تِم چھِ واریاہ اَصٕل بہتریٖن پرٛوڈَکٹ تیُتھ پرٛوڈَکٹ باسیو نہٕ مےٚ بیٚیہِ کٕہۭنۍ باقٕے وَسَلام